میٛانہِ زِندگی منٛز ہَسا چھُ ضروٗر اکھ فٮ۪ورِٹ تہٕ پَسندیٖدٕ کِتاب روٗزمٕژ یَتھ کِتابہِ ناو چھُ قرآنِ مجیٖد یا قرآن شریٖف یہِ چھُ مےٚ امہِ موٗجوٗب فٮ۪ورِٹ کِتاب زِ یہِ چھُ خۄدا تعالیٰ سٕنٛدۍ طرفہٕ اِنسٲنیتس خٲطرٕ ہدایتٕچ وَتھ تہٕ یہِ چھُ تمام اِنسٲنیتَس خٲطرٕ ہدایت یہِ چھُ نٲزِل آمٕژ کَرنہٕ یہِ چھُ سوزنہٕ آمٕژ اللہ تعالیٰ سٕنٛدِ طرفہٕ أکِس خاص تہٕ برغزیٖد پیغمبَرَس پٮ۪ٹھ صلی اللہ علیہِ وَسَلَم یُس پوٗرٕ عالمیٖنَن ہُنٛد سردار تہٕ پیغَمبر چھُ یہِ چھُ خاص یہِ کِتاب چھِ خاص امہِ موٗجوٗب زِ أزیُک تامَتھ یا قیامتَس تامَتھ چھُ چیلینٛج آمُت دِنہٕ زِ یا زِ یَتھ کِتابہِ منٛز ہَسا ہیٚکہِ نہٕ زانٛہہ تہِ ژوٗر گٔژھِتھ نہ ہیٚکہِ یَتھ کانٛہہ پَنُن قلم ژٲنِتھ یِتھ کٔنۍ یہِ خۄدا تعالیٰ ہَن سوٗزمٕژ چھُ تِتھَے کٔنۍ ہَسا روٗز یہِ قیامتٕکِس صُبحَس تام تہٕ بیٚیہِ ہَسا چھُ یہِ اِنسانَن ہِنٛز تقدیٖر بدلاوَن واجٮ۪ن کِتاب تہٕ اگر کَتھ کَرو موٗوِیَن ہِنٛز تہٕ کینٛہہ موٗوی تہِ آسہٕ مےٚ فٮ۪ورِٹ مِثال کے طور پے میٛٲنۍ فٮ۪ورِٹ موٗوی ٲس تھِرٛی ایٖڈیٹٕس یۄس عامِر خانٕنۍ موٗوی چھِ یا پی کے یۄس عامِر خانٕنۍ موٗوی چھِ سۄ چھِ مےٚ اَمہِ موٗجوٗب پَسنٛد زِ پی کے موٗوی تَتھ منٛز ہَسا چھُ اَکھ اَصٕل رول أمۍ اَپنومُت عامِر خانَن تہٕ تَتھ منٛز چھُ اَسہِ اِنسانَس یہِ باوَر کَران زِ اِنسان کِتھ کٔنۍ چھُ تَلاماتَن پَتہٕ پَتہٕ پٔکِتھ حقیٖقت چہِ زِندگی نِش روٗ حقیٖقت چھِ زِندگی نِش أچھ پھیران تہٕ پَنٕنۍ زِندگی چھُ سُہ دھونٛکھَس منٛز تھٲیِتھ پھیک تہٕ نقلی چیٖزَن پَتہٕ پَتہٕ پٔکِتھ پَنٕنۍ زِندگی تِمنٕے حوالہٕ کران تہٕ سُہ چیٖز چھُ تَتھ منٛز ہاوان زِ اِنسانَس پَزِ نہٕ اَندھا بہرا بٔنِتھ یِمَن چیٖزَن ہِنٛز پیرو کَرٕنۍ کِہیٖنۍ یِمَن ہِنٛدِس اِختِیارَس منٛز نہٕ کِہیٖنۍ چھُ أسۍ چھِ تِمنٕے پَنٕنۍ زِندگی تہٕ پَنُن فیوٗچَر سُپرُد کَران تہٕ شو اوس مےٚ فیورِٹ آسان اگر شووٕچ کَتھ کَرو شو یُس اوس مےٚ فٮ۪ورِٹ آسان پی ٹی وی یَس پٮ۪ٹھ اوس اَکھ شو یِوان

تَتھ اوس ہوسٹ کَران نی ڈاکٹر نِیاز تہٕ اوس سٕپوٹسَس رِلیٹِڈ اَکھ شو آسان سُہ اوس مےٚ فٮ۪ورِٹ سُہ اوسُس بہٕ وٕچھان تہٕ تَمہِ علاوٕ تہِ ٲسۍ کینٛہہ شو یِوان ؤسیٖم بادامی یُن شو اوس یِوان تہٕ امہِ علاوٕ تہِ ٲسۍ واریاہ شو یِم ہسا بہٕ لایِک اوسُس کران